ہیٚلو وعلیکُم سلام أسۍ کٔر حَظ کرو ڈیٹ فِکٕس نِشٲنۍ وشٲنۍ ٲس نا کَرٕنۍ آ اَہَن حظ اَ اَہَن حظ آہنہٕ تِم حظ ٲسۍ ونان یا ہے یہِ اَسہِ تُہۍ ؤنِو اُمن أسۍ کَر کَرو ڈیٹ فِکٕس تہٕ اَسہِ چھِ نا یمے چیٖز ویٖز انِٕنۍ یِم حظ یِم حظ ٲسۍ ونان یہ أسۍ حظ کَرو گرسٕے منٛز یِمن حظ چھِ پۄپھٕ ماسہٕ گِنٛدو گٮ۪وو میریج حالس منٛز کَتہِ گِنٛدو گٮ۪وو سُہ حظ چھِ گژھان یہَے لِچڑگی ہِش پہن

نہَ حظ یِمو حظ اوٚن ہورُکھ دوٚر تہِ گژھِ بچُن تہٕ یوٚرُک دوٚر تہِ گژھِ بچُن أسۍ حظ سَپدے پانہٕ وٲنۍ گرٕ وٲتِتھ أسۍ کیٛازِ کَرناوہکھ خرچہِ فضوٗلی أسۍ حظ یِمو چایہِ پٮ۪ٹھ نفر حظ ٲٹھ نفر یِن اَہَن حظ آ نہَ حظ اَسہِ حظ کوٚر کۄکر مجمہٕ کٮ۪نسل مان أسۍ چھِ ییٚتہِ گرٕ واجیٚنۍ اَسہِ چھےٚ نا پانس کورِ یہِ حظ چھُ رٮ۪واج ودان اَہَن حظ اَہَن حظ ٹھیٖک حظ اَدٕ حظ بِہِو رۅبس حوال تُہۍ تہِ